سٲنِس یُس سون گام چھُ تَتھ منٛز چھِ آزکَل پَنجابی یِم بٲتھ چھِ آسان تِمَن پٮ۪ٹھ واریاہ زیادٕ یہِ ڈانس یِوان کَرنہٕ تہٕ بیٚیہِ تِمَن کاپی یِوان کَرنہٕ مےٚ چھُ باسان یہِ چھےٚ تٕمۍ چھِ پَنٕنۍ یُس زَبان چھِ سُہ واریاہ پرٛموٹ کَران یہِ أسۍ کٲشِر چھِنہٕ کِہیٖنۍ کَران تَوَے چھِ سُہ تھوڑا سُہ اَسہِ پٮ۪ٹھ یُس تمیُک اَثر پیومُت